یِم اَتہِ یِم فارمر چھِ آسان یِم چھِ تھاوان اَتہِ مطلب یَتھ جگہس پٮ۪ٹھ یِم آسان چھِ گُپن وُپن یِم چھِ تھاوان اَتھ جگہس نیٖٹ اینٛڈ کٔلیٖن بیٚیہِ چھِ کران یِم کٲم اَگر کٲنٛسہِ مطلب کٲنٛسہِ گایہِ آسہِ یِمن جانوارن اَگر آسہِ مطلب کیٚنٛہہ پرابلِم وابلِم چھِ آسان کیٚنٛہہ بیٚمٲرۍ ویٚمٲرۍ یِم چھِ یِمَن اَصٕل پٲٹھۍ ڈوز ووز دِوان تٔمۍ سۭتۍ چھےٚ یِہنٛز حالَت روزان ٹھیٖک بیٚیہِ چھِ یِم باقی چیٖزن تہِ خیال تھاوان اَگر مطلب إں پَگہہ زَن گوٚو کیٚنٛہہ مطلب تیٚمہِ حِسابہٕ کیٚاہ کَرو پَتہٕ أسۍ روٗد ووٗد ییٚلہِ پیٚیہِ مطلب أسۍ تٔمہِ خٲطرٕ مطلب آسان یِمو بَنومُت مطلب ییٚمہِ سۭتۍ یِم بَچان روٗدٕ نِش تہِ باقٕے باقٕے چیٖز ییٚلہِ شیٖن چھُ پیٚوان یِمو چھ آسان سیوٚد کٔرمٕژ پَلیننگ أسۍ کِتھ کٲٹھۍ تھاوو مطلب سیوٚد بیٚیہِ چھِ یِم کران کٲم یوٗتاہ یوٗتاہ مطلب اَگر کٲنٛسہِ اَگر یِمن باسہِ مطلب اَگر یِمن فارمَرن باسہِ زمیٖن اگر یِمَن فارمرن باسہِ مطلب ییٚمِس گاوِ چھٕ تھوڑا بیٚمٲرۍ کیٚنٛہہ دود چھُ أمِس کیٚنٛہہ یِم چھِ تٔمِیُک خاص خیال تھاوان بیٚیہِ چھِ یِم کران کٲم اکھ چھِ یِم تَمیُک خاص خیال تھاوان بیٚیہِ چھِ یِم پَتہٕ کران کٲم یِم یِم چھِ برۄنٛٹھٕے تھاوان سونٛچِتھ اَگر ییٚمِس ییٚمِس جانوارَس یہِ یہِ اکھ پرابلِم اَمِس کیٚاہ مطلب تَمیُک اِنتظام تھاوان بروٚنٛٹھے کٔرِتھ برونٛہے تھاوان کٔرِتھ تَمیُک اِنتظام پَتہٕ اَگر یِمن کُنہِ ساتہٕ پییہِ تہِ یہِ مطلب گاو واو پیٚیہِ تہِ کُنہِ ساتہٕ بیٚمار تۄہہ ووٚنوُ یہِ ووٚن مےٚ ؤنہِ یہِ کَتھ مطلب یِم چھِ یِمن چھِ آسان برونٛٹھٕے تھٲومٕژ پَلیننٛگ کٔرِتھ برونٛہَے آسان تھوومُت یمو کٔرِتھ مطلب أسۍ کیٚاہ کَرو اَگر یہِ بیٚمار گٔے یہِ گاو أسۍ کیٚاہ کَرو اِسی لیے چھ یِمن پَتہٕ اَگر پَتہٕ سۄ گاو پیٚیہِ تہِ بیٚمار بدل بدل کیٚنٛہہ چیٖز گژھیٚس یِمو چھُ آسان کوٚرمُت پِلیننگ یِم چھِ پَتہٕ تٔمِس آرام سان ہیٚکان ٹھیٖک کٔرِتھ بیٚیہِ چھُ یِمن واریاہ واریاہ حِساب آسان کانٛہہ جانور چھُ آسان کَمزور آسہِ بیٚیہِ کیٚاہ آسہِ ییٚمہِ سۭتۍ تمیُک تہِ خاص خیال تھاوان تٔمِس چھِ یِم اَصٕل پٲٹھۍ ڈوز ووز دِوان سُہ چھُ پَتہٕ اَصلہِ کنٛڈِشن منٛز اَصلہِ حالاتس منٛز یِوان پَتہٕ واپَس ییٚلہِ یِم تٔمِس ڈوز چھِ دِوان